وعلیکُم اسلام ٹھیٖک پٲٹھۍ چھُو آ اَصٕل پٲٹھۍ سٲری چھُو ٹھیٖک آ ٹھیٖک پٲٹھۍ ؤنِو أسۍ چھِ کَران مےٚ چھِ ناو ریحانہ اَوا واریاہ ٹایم کیٛازِ تۄہہِ کیٛاہ اوسُو کَرُن کیٛاہ اوسُو بَناوُن آ اَسہِ چھِ واریاہَن جایَن کٲم کٔرمٕژ تۄہہِ کیٛاہ چھُو وٕنۍکٮ۪نَس بَناوُن تہِ ؤنِو أسۍ چھِ کَران تہٕ تُہۍ ؤنِو ٹھیٖک تۄہہِ ٲسو دارِ بَناونہِ ٹھیٖک تۄہہِ چھُو نا وَنُن تۄہہِ کٔژَن کۭژاہ دارِ چھُو کۭژاہ یہِ ٹھیٖک أسۍ چھِ أکِس دارِ پٔٹِس ہٮ۪وان نَو شَتھ بَناونَس اگر اَسی آسہِ لٔکٕر تٔمِس چھِ فِٹِنٛگ وِٹِنٛگ سٲری کَران بیٚیہِ دروازَن ہٕنٛز آ فِٹِنٛگ وِٹِنٛگ دِوان أسی کٔرِتھ اگر تۄہہِ یِم آسنو ضوٚرَتھ ایولیبٕل چھِ تِم ییٚتہِ لٔکٕر اَنو أسۍ پانَے اگر نَتہٕ ییٚژھیو تُہۍ لٔکٕر ہیٚکِو تہٕ اگر تُہۍ پانہٕ أنِو تہٕ تیٚلہِ چھِ گَژھان ساڑ ترٛےٚ ہَتھ ہٮ۪وان تَتھ أسۍ گَرٕوٕنۍ نہ ریٹ چھِ ڈِفرَنٛٹ تۄہہِ کیٚمہِ ٹایپُک پَزیو مطلب بَناوُن اَتھ چھِ ڈِفرنٛٹ سایزِز تہِ یِوان بیٚیہِ چھِ یِوان ڈِفرَنٛٹ ؤرٕک تہِ چھِ یِوان تَمی حِساب چھِ لَگان اَتھ یہِ کوٗتاہ ہٮ۪مو کَتھ دارِ پٔٹِس کوٗتاہ ہٮ۪مو یا دروازَس یُتھ فِنِش آسہِ کھالُن تِژھ ہٮ۪مو ریٹ آ سٲنۍ ڈِزاینٕز یِم وٕنۍکٮ۪نَس ایویلیبٕل چھِ دارٮ۪ن ہٕنٛدۍ آ تِم چھِ تَتھ چھِ یِوان سُہ دارِ پوٚٹ تَتھ چھِ یِوان اَکُے گز لاگنہٕ پَتہٕ شیٖشہِ پوٚٹ باقٕے یوان سُہ چتھ پوٚٹ تہٕ یُس یُس چک پوٚٹ چھِ تَتھ چھِ واریاہ ڈِفرَنٛٹ یہِ ہٮ۪کان ؤرٕک پٔرٕک اَصٕل پٲٹھۍ کٔرِتھ تَتھ چھِ ہٮ۪کان ڈِفرنٹ پَتہٕ یہِ تہِ أنِتھ مِرَر یُس تورُے آسہِ ڈِزایِن کٔرِتھ دروازٕ یِم چھِ آسَن تِم چھِ أسۍ کٲم تہِ ہٮ۪کان کَرنٲیِتھ بیٚیہِ تۄہہِ چاہے لوکَل آسیو چاہے ہر ایکٕسپٮ۪نسِو دَرواز آسیو ہر کانٛہہ چیٖز چھِ اٮ۪ویلیبٕل سِمپٕل اَکھ دَرواز چھِ أسۍ سُہ چھِ گژھان ترٛےٚ ساس اگر لٔکٕر ؤکٕر سورُے آسہِ سونٕے مطلب أسۍ چھِ تَتھ لاگان اَصٕل لٔکٕر ہیوی لٔکٕر مطلب یۄس وٕنۍکٮ۪نَس کے وی چھِ آسان بازرَس دِیو دار یُس سُہ گَژھِ سو سُہ گژھِ درٛوٚگ کے ڈی گژھِ سۄگٕے تمہِ نِش آ یِم تہِ تُہۍ أنِو تہِ تارِ پٔٹھۍ تٔمِکۍ تَتھ تہِ چھِ پٮ۪وان تِم پٔٹۍ لَگاوٕنۍ تَتہِ اٮ۪ڈجَسٹمٮ۪نٛٹ تِمَن کَرٕنۍ تِم ہٮ۪کو أسۍ پانَے کٔرِتھ ییٚمہِ حِساب تُہۍ ؤنِو تَمہِ حِساب ٹھیٖک چھا ییٚلہِ تۄہہِ تۄہہِ کٲم آسیو تُہۍ ؤنۍزیو اَسہِ تُہۍ کٔہ آ أسۍ کَرو دۄہ پٲٹھۍ یِتھ کٔنۍ تُہۍ یہِ سیٚٹٕسفاے گٔژھِو تِتھ کٔنۍ ٹھیٖک چھا تُہۍ ییٖزیو

تَتھ تہِ اَکھ لَچھ تھن آ أسۍ کَرو سورُے کیٚنٛہہ ٹھیٖک چھا یہِ تۄہہِ ضوٚرَتھ آ بہٕ یِمو کٔتۍ ٹھیٖک چھُ چلو کینٛہہ چھُنہٕ پَرواے بِہِو تُہۍ خۄدایَس سوال یہِ تۄہہِ پگاہ آسیو ضوٚرتھ تُہۍ ییٖزو یوٗرۍ ہہ